سانہِ لوکیلِٹی منٛز چھِ اکھ لیٖڈر یِوان اِشتَیاق گنایی یُس زن بہٕ زانان اصِل پٲٹھۍ تہٕ زانس سۭتۍ سۭتۍ کوٚر تٔمۍ اسہِ واریاہ زیادِ مدتھ سٲنِس ایریاہس ڈیولاپٕڈ بنٕنس منٛز تم کوٚر واریاہ زیادٕ مدت تہِ تم کوٚر پنٕنۍ روٗل طرٖلعظ اصِل پٲٹھۍ ادا تہٕ پنٕنۍ فرض تہِ نِبٲوِن اصِل پٲٹھۍ یہِ تٔمِس تہِ کوٚر تم برابر یتھ ایریاہس منٛز ووٗت سُہ اصِل پٲٹھۍ کنسٹرکشن گٔے تنہِ پیٹھ واریاہ زیادٕ ڈیولپمینٹ آیہِ تنہٕ پیٹھ ینہٕ پیٹھ سُہ لیڈر آو